راجِستھان گُجرات گاوا گوا چھُ بیاکھ بیٚیہِ چھُ مُمبے بیٚیہِ چھُ کولکَتہ یہِ چھِ پانٛژھ سِٹیٹٕس آف اِنڈیا مےٚ یاد